ہٮ۪لو وعلیکُم اسلام آ صُبحَن ای زیو صُبحَن ای زیو دَہہ بَجے دُکانَس پٮ۪ٹھ حظ ووٗل چھُ گژھان زٕ ہَتھ رۄپیہِ کاٹَن چھِ ڈۄڈ ہَتھ اوٚکے اہن حظ